وعلیکُم اَسلام

اَہن حظ اَہن حظ فرمأیوٗ حظ کٔرۍ تو حُکما جناب ناو کیٛاہ چھُس اچھا اچھا زانہون ہا اِشتیاق احمد ہے زانہون آ پڑھأے چھِ ٹھیٖکھ وۄنۍ فون وون تہِ گژھیٚس دیُن کم یِتھٕ پٲٹھۍ چھُ پران مگر ٹھیٖک گرِ تہِ گژھیٚس خیالا ویالا تھاوُن نظر دِوان پران چھا ٹھیٖکھٕے بیٚیہِ کیٛاہ تھوڑا ہوٗم ؤرک أسۍ زہوس گرِ دِوان وُچھان أسۍزہوس ہوٗم ؤرک ما چھَس تھأومٕژ ٹیٖچرن ویٖچرن یہِ چھا نِباوان اَصٕل پأٹھۍ بیٚیہِ کیٛاہ

ؤلِو ؤلِو دِمہوس صُبحن ونہوس أسۍ تہِ کرہوس پننہِ طرفہٕ گایڈنس ونہوس یِتھٕ پٲٹھۍ باقٕے چلو اوا ؤلِو ؤلِو یِتہٕ ونہوس اَصٕل پأٹھۍ دمہوس نظرا وظرا کیٛاہ چھُ کران یہِ أسۍ دِمہوس نظر یِمے آسان کشمیٖری وشمیٖری یہِ چھِ مدر ٹنٛگ اَتھ مُتلِق گژھِ تھوڑا بہت پتاہ آسٕنۍ یہِ اِسلام اِسلامِک سٹیڈیٖز یہِ قرآن وران باقٕے چیٖز تہِ ہُتہِ گژھِ آسُن پتاہ دیٖن تہِ گژھِ آسُن تگُن دُنیاہ تہِ گژھِ تگُن دۅنوے چیٖز گژھَن آسِٕنۍ پتاہ اوا اوا راتھٕے کریٛاو ٹُویٖٹ ییٚمۍ ڈایریکٹر سکوٗل ایجوٗکیشن کشمیٖر تصحلق حُسین تٔمِس چھُ کیٛاہتام ناو تٔمۍ دوٚپ اگر اَسہِ باسیٚو فٔسٹہٕ جولایی فسٹہٕ ویٖک آف جولایی پیٚٹھ ہیٚکو أسۍ یہِ سمر ویٚکیشن کٔرِتھ کہِ گرم تہِ چھُ اِنکرٛیٖز گژھان ڈیٚے بے ڈیٚے اوٕ موٗجوٗب تہٕ تمٔۍ ووٚن راتھٕے ٹُویٖٹ کوٚرُن مےٚ باسان گژھِ ما چھُٹی وۄنۍ ہیٚکو اورٕ یور ٹایمِنگ ہیٚکو چینج کٔرِتھ بیٚیہِ لاگو اے سی وے سی یِمن کمرٕ کلاسو وٕلاسن اورٕیور اوا اوا تی تی تی منیج میٚنٹن نِیہِ یہَے ڈسیجن دوٚپُن أسۍ لاگو یِمَے اے سی وے سی فین وین لاگو سیلِنٛگ فین ویٖلِنٛگ فیٖن یِمٕے باقٕے گٔیہِ پَتہٕ پننہِ طرفہٕ کرو أسۍ تہِ کوٗشِش یِمن تہِ گٔژھ راحت واتٕنۍ ییٚمہِ گرمی نِش ہَے تۄہہِ چھَو تۅہہِ تۅہہِ تۅہہِ چھَو پتہٕے اَز چھُ دۄہ کھۅتہٕ دۄہ چھُ ہُران زیٛادٕ اِنفلیشن تہِ چھِ گژھان ہُپأرۍ چھِ درٛۄجر تہِ ماشٹرن چھِ ونٛدس تنخواہ دیُن تٔمِس بِچارٕ چھِ آسان گرِ بِہِتھ تِمن چھ آسان کنٛٹرٛیکٹہٕ ؤرۍ یس سُمتھ نیمُت تِمہٕ کتہِ گژھَن پتہٕ ونٛدس کامہِ تہٕ تِمن تہِ چھ وۄنۍ یِتہِ چھُ آسان خاص خیال تھاوُن بیٚیہِ کیٛاہ باقٕے چھُنہٕ کتھ ہے یِمن چھُ پیٚوان تنخواہ دیُن یِمہٕ چھِنا اَسہِ ہایر پیٚوان اَکے ساتہٕ ییٚلہِ یِم کٔرۍ ڈرایور وایور ہایر بِچارٕ یِہُنٛد دوٚپ یِہُنٛد تہِ چھُ پیٚوان روزگارُک خیال تھاوُن اَکی ساتہٕ بیٚیہِ کیٛاہ یِہُنٛد تہِ چھُ پیٚوان خاص خیال تھاوُن یِمو تہِ چھُ آسان کنٛٹریکٹہٕ نیٛوٗمُت اسہِ دوٚپ ہَے أسۍ ہَسا چلاوو تۅہہِ مِثال أکِس ؤرۍیَس گأڑۍ یا دۅن ؤرۍیَن گأڑۍ یِمہٕ تہِ چھِنہٕ بزل بدل کانٛہہ کارٕبار ہیٚکان کٔرِتھ کیٚنٛہہ یِمن تہِ چھِ آسان اسی نِش سانیٚن رۄپین دہَن پیٚٹھ نظر ییٚلی سٹوٗڈنٹ دِن تیٚلی ہیٚکو أسۍ یِمن پرٛوایِڈ کٔرِتھ تنخواہ

اوا اوا تھوڑا چھُ شاینیٚسٕے ییٚلہِ برٛوٗنٛٹھ برٛوٗنٛٹھ برٛوٗنٛٹھ برٛوٗنٛٹھ پکہِ پلیٹ فارمس پیٚٹھ گژھِ کُنہِ جایہِ کھڑا اورٕ یورٕ گژھِ یہِ شاینیٚس چھِ دوٗر گژھان پَتہٕ وارٕ وارٕ وارٕوارٕ یہِ چھُ گژھان گۄڈنیٚتھ کُنہِ ایٚجہِ منٛز آسان یہِ شاینیٚس نا ییٚلہِ پتہٕ کُنہِ جایہِ پلیٹ فارمس بوٚڈ بوٚڈ اِنسان گوٚو تٔمِس گژھِ شاینیٚس ختٕم ایٚکسپوجر میلوو باقٕے چیٖز یِتھٕ پأٹھۍ یِتھٕ پأٹھۍ گژھِ نژُن ؤلِو ؤلِو ؤلِو تُلہون تُلہون اِنشا اللہ کرو کوٗشِش مےٚ چھُ ذہنس منٛز اِشتیاق احمد چھُس ناو تی ہسا چلو حظ چلو حظ ٹھیٖکھ حظ چھُ ؤلِو پِکنِک نِمہوکھ اِنشا اللہ وۄنۍ نِمہوکھ مےٚ باسان یور نِمہوکھ ویرناگ یا کۄکرناگ یا اَچھہٕ بل مےٚ باسان وۅنۍ نِمہوکھ تٔمہِ پتہٕ بکر عیٖد پتہٕ عیٖدالاضحی چھَ نا تٔمہِ پتے چھُ پُلان بیٚیہِ چھُ ہُپٲرۍ اَز گرم تہِ زیٛادٕ وۅنۍ مۅکلٲو عیٖد ویٖد وُچھو عیٖد کر عیٖد کٔرِتھ وُچھو اِنشا اللہ وۄنۍ یہِ وۅنۍ یہِ تمہِ ساتہٕ یہِ تمہِ ساتہٕ منیجمِنٹہٕ نِیہِ ڈسیجن بہٕ چھُس سِنگل ٹیٖچر بہٕ چھُس پانہٕ سِٹاپ ممبر اکھ اگر وۄنۍ پرنسپل وِنسپل آسہٕ ہا بہٕ ہیٚکہٕ ہا مان ژٕ ڈسیجن یہِ دِتھ منیجمِنٹ تہِ کرِ تَمہِ ساتہٕ وۄنۍ ڈِسایڈ تہٕ پتہٕ کرو أسۍ برٛوٗنٛٹھ کُن ونو یِمن سِٹوٗڈنٛٹن یِمہٕ ونَن پنہٕ نیٚن پیرنٹن یِتھٕ پأٹھۍ ہسا ووٚنُکھ اَسہِ سکوٗلس منٛز پِکنِک خأطرٕ اَدِ سا اَسلام علیکُم